ہیٚلو اسلام علیکُم آ تُہۍ چھُو ٹھیٖک آ اَسہِ حظ اوس زِیُن ہیٚون اَسہِ چھِ حَمامَس لگان بیٚیہِ چھِ لگان مَچہِ مےٚ وۅنۍ یُس حظ اَصٕل آسہِ یَتھ ٹایِم نیرِ تھوڑا مطلب اگر صُبحٲے زالو توتہِ گژھِ اَسہِ ٹایِم نیرُن کیٚنٛہہ یہِ کوٗتاہ چھُ کۄینٛٹل گژھان

ٹھیٖک کَم کٔرۍہوس وۅنۍ کیٚنٛہہ دونہِ کِسٕے مےٚ حظ پانٛژھ شےٚ کۄیِنٛٹل یہِ گژھِ نا وۅنۍ درٛۅگ واریاہ آ سۅے چھِ مگر بہٕ چھَس نا تُہی نِش بہٕ کیٛازِ آیَس ژےٚ نِش مگر تُہۍ کٔرِو کَم کہِ أسۍ ہَے تُہی نِش چھِ نِوان دَہو وُہو رۄپٮ۪و سۭتۍ کیٛاہ گژھِ اَتھ آ سۄ کَتھ ہَے چھِ وۅنۍ کٔرۍزیٚو کیٚنٛہہ کَم توتہِ اگر بہٕ پانٛژھ شےٚ کۄیِنٛٹل نِمہٕ توتہِ اَکھ زٕ ہَتھ گژھنَس کَم گژھٕنۍ سۄ کَتھ ہے چھِ مگر تھوڑا چھَنا یہِ درٛۅگ پہن گژھان تُرٛواہ شیٚتھ رۄپیہِ چھِ درٛۅگ گژھان توتہِ اگر تُہۍ وۄنۍ کٔرۍہوس کاہ شَتھ رۄپیہِ سُہ ما یی فٲیِدَے کانٛہہ ٹھیٖک اگر بہٕ زَن نِمہٕ پانٛژھ شےٚ کۄٮ۪نٹَل سُہ کۭتِس نِمہٕ پَتہٕ آ وۅنۍ کٔرۍہوٗس ٲٹھ نَوَن ساس تانۍ اَگر نے توتہِ کٔرۍہوٗس کَم اَکھ زٕ ہَتھ رۄپیہِ

آ شُکریہ شُکریہ مےٚ حظ چھِ ضروٗرت وۅنۍ مطلب وَنٛدٕ خٲطرٕ مطلب بہٕ اَنہٕ نَیہِ رٮ۪تٕے چھِ أسۍ تھاوان گۄڈَے أنِتھ مگر اکھ کٔرۍزیٚو وۅنۍ لۅکٕٹۍ لۅکٕٹۍ پیٖس زیادٕ بٔڈۍ نہٕ کیٚنٛہہ آ مطلب زیادٕ تہِ بوٚڈ گوٚژھ نہٕ گژھُن کیٚنٛہہ آ خرچہٕ چھِ واریاہ آ آ اَتھ ہَے چھِ واریاہ محنَت آسان وۅنۍ تھٲوِو مےٚ تُہۍ کَر تھٲوِو مےٚ وَن یہِ تَیار تَمی دۄہ کھَسہٕ بہٕ تیٚلہِ ٹھیٖک چھُ تیٚلہِ تیٚلہِ یِمہو بہٕ بِہو خۄدایَس حوال